ییٚلہِ بہٕ کُن بایِکہِ پٮ۪ٹھ چھُس نیران ساری کھۄتہٕ گۄڈٕ چھُس بہٕ وٕچھان ہیلمِٹ چھا سۭتۍ اِنسانس کِنہٕ نہٕ تِکیازِ ہیلمِٹٕے چھُ اِنسانَس بَچاوان ساروٕے کھۄتہٕ بوٚڈ سیفٹی میجر گوٚس اِنسانس ہیلمِٹ آسُن ییٚلہِ کُن نیرِ بایِکہِ پٮ۪ٹھ بیٚیہِ ڈوکِمینٛٹٕس پرٛوپر یِتھ کٕنۍ آر سی چھِ ڈرٛایِوِنٛگ لایِسینٕس چھِ تِکیازِ اگر نہٕ یہِ آسہِ اِنسان ہیکہِ کُنہِ تہِ جاے پھٔسِتھ چالان وَغیرَہ ہیکہِ گٔژھِتھ بیٚیہِ اگر کینٛہہ لانٛگ ٹِرٛپ آسہِ بایِکہِ پٮ۪ٹھ تیٚلہِ گَژھِ پوٗرٕ پرٛوپر رایِڈِنٛگ گیرٕس آسٕنۍ اِنسانَس